اَسَلام علیکُم ٹھیٖک ہاٹیٖکلچر ہاٹیٖکلچر بانڈی پورا ہاٹیٖکلچر بانڈی پورا چھِو حظ تُہۍ أسۍ حظ چھِ ییٚتی أسۍ تہِ چھِ بانڈی پوراہٕے بسان اٮ۪کچُؤلی اَسہِ اوس زٔمیٖن پُلاٹ اکھ حظ یہِ چھِ اَسہِ مطلب حظ بٮ۪کارٕے مان ژٕ اَتھ کراے اَسہِ وارِیاہ کوٗشِش وارِیاہ قٕسٕم کُلۍ لٲگۍ اَسہِ مگر اَسہِ دیُت نہٕ تِمو کانٛہہ فٲیدا وٲیِدا کِہیٖنۍ

یہِ حظ یہِ وُدٕر آیی حظ چھِ تَتھ چھِ سۄ وَزٕج میٚژ

وَنۍ چھِ اَتھ تھوڑا بہت سیٖزنٔلی یِوان اَسہِ سپلے آب چھُس یِوان تِتھ پٲٹھۍ نہٕ مطلب ہُہ اُور فُلو حِساب چھُنہٕ اَتھ آب یِوان کیٚنٛہہ حظ اَہن تۄہہِ چھوٗ اگر أسۍ تُہۍ طرفہٕ تَتھ میٚلِہا تھوڑا بہت کیٚنٛہہ ٹھیٖک ٹھیٖک حظ چھُ یہِ نَہ پوںٛسہٕ خرچ گَژھن تَمیُک چھُنہٕ فلحال کیٚنٛہہ بہٕ اوسُس دَپان اگر پونٛسہٕ خرچاو نَہ حظ اَسہِ چھِ وارِیاہ وٕنِس تانۍ خرچوُت اتھ پٮ۪تھ مگر حٲصِلا آو نہٕ کیٚنٛہہ تۄہہِ چھو تَوے مطلب ڈِپارٹمٮ۪نٹٕکۍ بروسہٕ کران یہِ ٹھیٖک حظ ٹھیٖک ٹھیٖک حظ چھُ اَسہِ گَژھِ مطلب فٲیدٕ گَژھِ یُن آ اَسہِ چھُ فٲیدٕ باقٕے اَسہِ کوٗتاہ ٹایِم لگہِ حظ اَتھ یہِ گَژھنس منٛز یہِ ٹھیٖک حظ چھُ